وعلیکُم سلام اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ تُہۍ کٔرِو آبہٕ دَجہٕ بیٚیہِ یُس مےٚ دوا چھُ تھوٚمُت سُہ تھٲیِو کَنٹِنیٛوٗ اَگر نہٕ فرق گژھٮ۪و تیٚلہِ ییٖزیٚو یوٗرۍ اَدٕ حظ ٹھیٖک